السلامُ علیکُم کم حظ چھو تُہۍ جناب تُہۍ چھو حظ تُہۍ ؤنِو ناو پَننہِ وِلیجُک تۄہہِ کمہ موٗجوب کوٚروٕ فون تۄہہِ کٔروٕ حظ گورمیٚنٹَس کانٛہہ اپیٖلہ وپیٖلہ اتھ متعلِق آ سٲنٛۍ ایٚن جی او حظ کَرِ اتھ مُتعلِق ورک

تُہۍ مہ حظ بٔرِو اتھ مُتعلِق فکر کِہیٖنۍ تہِ بیٚیہِ تہِ کانٛہہ مُشکِلات اگر تۄہہِ آسیٚو تُہۍ ؤنِو تتھ مُتعلِق تہِ سٲنٛۍ ایٚن جی او کَرِ اتھ مُتعلِق اصٕل پٲٹھۍ کٲم مَطلَب یوٗتاہ أسۍ ہیٚکو یورٕ کٔرِتھ تیوتاہ کرو أسۍ أسۍ کرو پَنٕنۍ کِنۍ پوٗرٕ کوشِش تہٕ گورمنٹَس تہِ کرو أسۍ بیٚیہِ اپیٖل تہٕ یوتاہ أسۍ ہیٚکو کٔرِتھ تیوتاہ کرو أسۍ آ تُہۍ تھٲیِو حظ یِم سارے یم یم تہِ تۄہہِ پرابلم چھو یِم تھٲیِو تُہۍ لسٹ کٔرِتھ تُہۍ کٔرِو یِم سٲنِس ڈِپاٹمنٹس سیٚنٛڈ کرو اتھ مُتعلِق واریاہ کینٛہہ کوشِش یوتاہ أسۍ ہیٚکو کٔرِتھ یورٕ ادٕ سا ادٕ سا شُکریہ جناب تۄہہِ اَسہِ کَنٹیٚکٹ کَرنہٕ خٲطرٕ